وَن سا ژےٚ کُس سُہ ماز سیٛن چھُے پَسنٛد وازٕوان منٛز یَخٕنۍ مےٚ ہسا چھِ یَخٕنۍ پَسنٛد أسۍ ہسا چھِ اَنان یہِ ہسا یہِ سیٖنُک گۄڈٕنیٚتھ ماز واتناوان چھِ گھرٕ تہٕ چھِ پَتہٕ سُہ چھَلان کران اصٕل پٲٹھۍ سُہ چھُ ژھٕنان ٹیٚکرِ منٛز ٹیٚکرِ منٛز ییٚلہِ ترٛوو تہٕ تھوٚو ترٛووُس آب آب ییٚلہ مۄکلوُس ترٲیِتھ تہٕ تھٲو ہیٖٹرَس پٮ۪ٹھ ہیٖٹرٕ پٮ۪ٹھ ییٚلہِ تیز چھُ آسان پاور تہٕ لَگان چھُ تَتھ پھٕکَر ییٚلہِ پَتہٕ تَتھ پھٕکر چھُ لَگان تہٕ ترٛووُس بٲدِیان چَمچہٕ نوٗن چَمچہٕ یہِ ہسا یہِ سَبٕز عٲلہِ ہانہ دالچیٖن یہِ ہسا یہِ روٚہُن ترٛووُس تٔتھۍ منٛز تہٕ چھُ تَتھ لَگان پھٕکر ییٚلہِ تَتھ پھٕکَر چھُ پَتہٕ لَگان تہٕ وُچھان چھِ أسۍ پَتہٕ یہِ ہسا یہِ چَمچَس منٛز تُلَن چھِ کاشوٕ سۭتۍ ناٹہِ پھوٚل ییٚلہِ پَتہٕ ناٹہِ پھوٚل چھِ تُلان سُہ چھُ آسان یہِ ہسا یہِ ہُو سیٚنیٛومُت ییٚلہِ پَتہٕ سُہ سیٚنَن چھُ مۄکلان چھُ سیٚنِتھ تہٕ والان چھِ أسۍ سُہ بۄن بَس لاگان چھِ أسۍ پتہٕ دۄدھ یہِ ہسا یہِ ہیٖٹرَس پٮ۪ٹھ تہٕ دِوان چھِ تَتھ کھلن کھلَن سُہ گژھہِ نہٕ توٚتانۍ تَتھ گژھہِ کھلَن دِنۍ توٚتانۍ یوٚتانۍ سُہ یہِ ہسا یہِ پوٗرٕ مِکٕس چھُ گژھان سُہ گژھہِ اَگرٔے تَس رُکے پَہرَس کھٔنٛڈَس تہٕ سُہ چھُ پھٹان تہٕ سُہ گژھہِ نہٕ پھٹُن کیٚنٛہہ تہٕ ییٚلہِ پَتہٕ تَتھ گرٛیٚکھ کھٔژ تہٕ ترٛوو تَتھ سورُے مَصالہٕ ترٛووُس عٲلہٕ دالچٮیٖن بٔڑ ٲلہٕ خوٗپرٕ نوٗن ووٗن تہٕ ترٛووُس تہٕ ییٚلہِ پَتہٕ تَتھ گرٛیٚکھ کھٔژ یہِ ہسا یہِ دوٚدھَس تہٕ ترٛووہَس ماز ییٚلہِ پَتہٕ ماز ترٛووُس چھُ دیٛن کھلَن کھلَن ییٚلہِ پَتہٕ تَتھ گرٛیٚکھ ہیٚژھٕن کھژٕنۍ تہٕ یہِ ہسا یہِ ہُو چھُ سُہ پَتہٕ گرٛیٚکَن گرٛیٚکن تہٕ یہِ ہسا یہِ چھُ سُھ پتہٕ تَیار گژھان ترٛاوان چھِ پَتہٕ تَتھ مَصالہٕ وَصالہٕ اصٕل پٲٹھۍ سورُے تہٕ پَتہٕ چھِ تھاوان أسۍ ہیٖٹرَس پٮ۪ٹھ تہٕ یوٚتانۍ سُہ تَیار چھُ گژھان تہٕ سُہ چھُ گژھان بڑٕ ٹیسٹۍ اصٕل چھُ گژھان مَزٕ دار چھُ گژھان تہٕ تہٕ یہِ ہسا یہِ پتہٕ چھِ وارٕ کارٕ بتہٕ کھیٚوان